اگر تُہۍ یژھان چھِو ژھانٛٹ وایِن تو یہِ چھُ بہتر کہِ گۄڈٕنٮ۪تھ کٔرِو تُہۍ ٹراے ژھانٛٹ واینٕچ تتھ آبس منٛز ییٚتیٚس نہٕ خطرٕ آسہِ کینٛہہ اگر تُہۍ سیٚودُے گٔژھِو بجہِ کۄلہِ منٛز ژھانٛٹ ہیٚچھنہِ یا اگر تُہۍ گٔژھِو بٔڈِس ناگس منٛز ژھانٛٹ ہیٚچھنہِ تہٕ تتہِ چھ واریاہ زیادٕ خطرٕ تو بہتر چھُ بہتر تہٕ افضل چھُ اگر تُہۍ أکِس لۄکچہِ کۄلہِ پٮ۪ٹھ ییٚتہِ نہٕ خطرٕ آسہِ زیادٕ کینٛہہ بیٚیہِ یِتھ نہٕ ییٚتہِ نہٕ آبُک دکہٕ آسہِ زیادٕ کینٛہہ بس تتہِ ہٮ۪کِو تُہۍ ژھانٛٹ ہیٚچھِتھ گۄڈٕنٮ۪تھ